ہیٚلو وعلیکُم سلام تُہۍ کٕم حظ چھِو تُہۍ کٕم چھِو ٹھیٖک چھُو حظ اَچھا آ أسۍ چھِ ٹھیٖک آ ؤنِو حظ آ آ أسۍ چھِ کٕنان سی سی ٹی وی کیمرہ اَچھا اَچھا ٹھیٖک چھُ بَنہِ ٹھیٖک چھُ بَنہِ تۄہہِ کٍتیٛاہ چھِو ضروٗرت ٲٹھ سی سی ٹی أسۍ حظ چھِ تھا أسۍ حظ چھِ تھاوان أکِس قۭمَتھ ژور ساس تُہۍ چھِ قسم آسان قسم قسم ییٖتاہ تُہۍ ؤنِو تیٛوٗتاہ قسم چھِ اتھ امہِ کھۄتہٕ ہیٚور قسم تہِ چھِ اتھ بۅن تہِ چھِ تُہۍ کوٗتاہ چھِو کران وۅنۍ یَژھان اَنٕنۍ کِتھۍ ٹایپ

نہَ أسۍ حظ یِمو اوٗرۍ میٛون نفر یِیہِ اوٗرۍ سُہ لاگناویہِ تۅہہِ اَصٕل پٲٹھۍ ییٖتیٛاہ تۄہہِ ٲٹھ چھِو تۄہہِ لاگناوٕنۍ تہٕ سُہ لاگٮ۪و تۄہہِ اَصٕل پٲٹھۍ چلو ٹھیٖک حظ چھُ بِہِو حظ